مےٚ چھِ نَژُن وارِیاہ زیادٕ پَسَنٛد نَژنہٕ سۭتۍ چھِ اِنسانَس وَرزِش تہِ گژھان خوٗن دورٕ دور تہِ کَران تہٕ اِنسان سُنٛد جسٕم تازٕ روزان تَمہِ بَغٲر تہِ چھِ مےٚ نَژُن وارِیاہ زیادٕ پَسنٛد یُس خانٛدرو منٛز نَژُن چھُ آسان سُہ تہِ چھِ اصٕل آسان مگر یُس نیٚبرٕ فِلمن منٛز رِکارڈَن منٛز ڈِسکو چھِ کَران ڈانٕس چھِ کَران سُہ چھِ مےٚ زیادٕ پَسَنٛد کَران بہٕ چھَس تِم ویٖڈیو تھاوان لٲگِتھ تہٕ ہیٚچھان تِموٕیو پٮ۪ٹھ نَژُن مےٚ چھِ نَژُن وارِیاہ زیادٕ شوق تہٕ بہٕ چھَس یَژھان نَژُن ہیٚچھُن اصٕل پٲٹھۍ پَتہٕ أتھی منٛز برٛۄنٛہہ کُن کیٚنٛہہ کَرُن مےٚ چھِ ڈانٕس وارِیاہ زیادٕ بہٕ چھَس سٲری ٹی وی یَس پٮ۪ٹھ ڈانٕس شو وُچھان یِم مےٚ پَسَنٛد چھِ وارِیاہ زیادٕ